بہٕ چھَس یَژھان وَنُن مےٚ چھُ اَکھ سَبجکٹ چھُ مےٚ واریاہ زیادٕ فیورِٹ تَتھ چھُ پُلٹِکَل ساینَس وَنان سُہ اوس مےٚ واریاہ زیادٕ سکوٗلَس منٛز تہِ واریاہ خوش لَگان بیٚیہِ چھُ اَکھ سَبجکٹ چھُ واریاہ زیادٕ ٹَپ تَتھ چھُ ہِنٛدی سَبجَکٹ چھُ سُہ سُہ چھُ واریاہ زیادٕ ٹف مےٚ چھِ سُہ واریاہ زیادٕ ٹف باسان البتہ یُس زَن پُلٹِکَل ساینَس چھُ تَمہِ سۭتۍ چھَس بہٕ واریاہ خوش گژھان تَمِچ مٮ۪مری چھُ سکوٗلَن مَنٛز چھِ یِوان یا تَمِچ مٮ۪مری چھِ یِوان سکوٗلَن مَنٛز چھِ یِوان مَشہوٗر چھُ سُہ سکوٗلَن مَنٛز تَمِچ مٮ۪مری با تَتھ مَنٛز چھِ ڈے ٹُہ ڈے آٹِکَلٕز چھِ تَتھ مَنٛز چینٛج گژھان تَوے تہِ چھِ مےٚ سُہ خوش لَگان واریاہ زیادٕ خوش چھُ مےٚ سُہ لَگان سَبجَکٹ چھُ بوٚڈ بار اَکھ تَتھ منٛز چھُ آٹِکَلٕز یِوان وٕچھنہٕ ڈے بَے ڈے آٹِکَلَن ہٕنٛز یا ٲسۍ پَران تٲلیٖم